اَسَلامُ علیکُم اَگر أسۍ وٕچھو سٲنِس مَطلَب جموں کَشمیٖر ایریا ہَس مَنٛز کیاہ چھِ تِم مَطلَب کم ٹرایبل آرٹ چھِ ییٚتِکۍ لُکھ کِتھ کٲٹھۍ چھِ یہِ پرزیٚرِو کَران تہٕ یَتھ ییٚتہ چھُ یُس جموں ایٚنٛڈ کَشمیٖر چھُ سون ایریا چھُ یہِ چھُ یِوان امیٖر تریٖن ماننہٕ پَتہٕ وَتہٕ پیٹھے آٹَس تہٕ کرافٹَس مَنٛز یۄس کٔشیٖر ہٕنٛز یہِ ویلی چھِ یہِ چھِ اَکھ یونیٖک مَطلَب یہِ چھ یِوان اکھ جَنّتہِ بے نظیٖر ماننہٕ مَطلَب ییٚتِکۍ لُکھ چھِ پَننِس کَلچَرَس سۭتۍ واریاہ زیادٕ محبَت کَران تہٕ یِم چھِ یَژھان یہِ برونٛہہ پَکناوُن وۄنۍ اگر أسۍ کَتھ کَرَو مَطلَب یَتھ سٲنِس سٹیٹَس مَنٛز یَتھ سٲنِس عَلاقَس مَنٛز مَطلَب کم کمہِ قِسمٕک آرٹ تہٕ کرافٹ چھِ کَتھ آٹَس تہٕ کرافٹَس مَنٛز چھِ یہِ پَننہِ پَتہٕ وَتہٕ ہیٚرِٹیج پیٹھے چھِ یہِ امیٖر تریٖن آمُت ماننہٕ ییٚتہِ کیٚو لُکَو کَتھ پیٹھ چھِ پَنٕنۍ زِنٛدَگی بَسَر کٔرمٕژ صَرَف کٔرمٕژ تہٕ سُہ چھُ ییٚتہِ چھِ بانہٕ یِوان بَناونہٕ یوٗٹیٚنسلز کلاتھٕس چھِ یِوان بَناونہٕ فرنیٖچرز تہٕ جُولری مطلَب پرٮ۪تھ یِمو چیٖزَن مَنٛز چھِ یہِ یِوان ماسٹر سِکل مَطلَب سون ایریا تہٕ یہِ چھ ڈیٚڈِکیٹ کران مَطلَب وایاہَس واریاہَن ہُمَن لُکَن ییٚتکۍ یہِ سِکل یُس چھُ تہٕ وۄنۍ اگر أسۍ وٕچھو کیاہ کیاہ چھُ اکھ چھُ وُڈ ؤرک چھُ آرٹ ایٚنٛڈ یہِ کرافٹ جموں کَشمیٖرَس مَنٛز وُڈ ؤرک چھ پَشمیٖنہَ چھُ کارپیٚٹس چھِ ویٖوِنٛگ چھِ کروَل ایٚمبراوڈری چھِ یُس یہِ چھُ نہَ یہِ کروَل ایٚمبراوڈری یہِ چھِ یِوان مَطلَب واریاہَن ہُمَن پٮ۪ٹھ یِوان یہِ اِستمال کَرنہٕ اکھ چھُ پَردَن تہِ یِوان یہِ کَرنہٕ بیٚڈ شیٖٹَن پٮ۪ٹھ چھ یِوان کَرنہٕ ٹیبلَن یِم شیٖٹ چھِ آسان تِمَن پٮ۪ٹھ چھ یِوان کَرنہٕ تہٕ پَشمیٖنا شال چھ یِوان بَناونہٕ سٹولز چھِ یِوان بَناونہٕ تہٕ وۄنۍ اگر أسۍ وٕچھو کَتھ عَلاقَس مَنٛز کیاہ چھُ یِوان بَناونہٕ سریٖنَگر یُس چھُ سریٖنَگرس مَنٛز چھِ زیادٕ وُڈ ؤرکِنٛگ چَلان پَشمیٖنا کارپیٹس تہٕ میٚٹَل ویر اَنَنت اَنَنٛت ناگَس مَنٛز چھُ براس تہٕ کوپَر کرافٹ چَلان بَڈگامِس مَنٛز چھِ ایٚمبراوڈری کلوتھَن تہٕ جُولِریٖزَن ہٕنٛدۍ خٲطرٕ چَلان کَٹراہَس مَنٛز چھُ مَطلَب کَپرٕ خٲطرٕ ایٚمبراوڈری یِوان کَرنہٕ گُلمَرگَس مَنٛز چھ پَشمیٖنا شالٕز سکاروٕز تہٕ ایٚمبراوڈری یِوان پَلوَن کَرنہٕ پَہلگامَس مَنٛز چھ ووٗلن کارپٹس کیٚٹینٕز نیٚمار نِماز پریٚیر رَگٕس تہٕ بیٚیہِ چھُ واریاہ امہِ عَلاو تہِ ہیٚنٛڈِکرافٹس پَہَلگامَس مَنٛز مَطلَب یِم یِم چیٖز چھِ یِمَن عَلاقَن مَنٛز یِوان زیادٕ مَطلَب کَرنہٕ تہٕ بونٛٹھ پَکنہٕ وۄنۍ اگر أسۍ وٕچھو أسۍ کِتھ کنۍ ہیٚکو یہِ اسہِ کیاہ پَزِ کَرُن یہِ پَنُن یہِ کَلچَر پرزیٚرِو کَرنہٕ خٲطرٕ یہِ پَنُن آرٹ کرافٹ کِتھ کٲنٛٹھ پَزِ اَسہِ مطلب بونٛٹھ پَکناوُن کینٛہہ امہِ خٲطرٕ پَزِ اسہِ اتھ چھُ اَسہِ سَپوٹ کَرُن مَطلَب امہ خٲطرٕ چھِ کینٛہہ یِم اِنَسٹیوٹ بَناوِنۍ یَتھ وَنان چھِ ٹرایبَل رِسیٚرٕچ اِنَسٹیوٹ یِمَن پَزِ اسہِ سَپوٹ کَرُن تہٕ ٹرایبَل فیٚسٹِوَلز پَزن اَسہِ مَناوُن رِسیرٕچ پیٚیہِ پَزِ کَرُن زیاد زیاد یِمن پیٹھ تہٕ امہ خٲطرٕ پَزِ اَسہِ لُکَن واریاہ ایٚجُکیشَن دِنۍ ماس ایٚجُکیشنٕچ چھِ ضروٗرَت ووکیشنَل ٹرینِنٛگ ہٕنٛز چھِ ضروٗرَت یِمَن ٹرایبَل ایریا ہَن مَنٛز تہٕ مَطلَب یِمو چیٖزو سۭتۍ ہیٚکو أسۍ یہِ پَنُن یہِ آرٹ کرافٹ پرزیٚرٕو کٔرِتھ وۄنۍ اگر أسۍ وٕچھو امہِ سِکیٖم ہُنٛد مطلب مَقصَد کیاہ چھُ اگر أسۍ کانٛہہ سکیٖم بونٛٹھ پَکناوو یا اتھ مَنٛز یِم سکیٖمہٕ مَنٛز یِمَن أسۍ ووکیشنَل ٹرینِنٛگ دِمو یا مَطلَب کانٛہہ تعلیٖم دِمہوکھ امہ خٲطرٕ تہٕ پرتھ کینٛہہ کٲم ہیٚچھنہِ خٲطرٕ چھِ اِنسانَس پیٚوان تمِچ تعلیٖم ضروٗری پَڑٕنۍ تہٕ تمہِ پَتے چھُ سُہ ہیٚکان تَتھ پٮ۪ٹھ کینٛہہ کٔرِتھ تہٕ وۄنۍ اگر أسۍ وٕچھو امیُک ایم کیاہ چھُ امہِ سِکیٖم ہُنٛد سُہ چھُ مَطلَب یُس یہِ سِکِل چھُ یہِ گَژھِ امہِ سۭتۍ ڈیٚولَپ مَطلَب یُس سون یوٗتھ چھُ واریاہ قٕسمہٕ جاب مِلیٚن یِمَن یِم ہیٚکَن پَننہِ خٲطرٕ اکھ مَطلَب اِمپرومنٹ ہیٚکَن تِم أنِتھ پَننہِ زِندگی مَنٛز مَطلَب اِکنامِک کَنڑِشَن بَڑاونہٕ خٲطرٕ